یہِ چھُ وَنان تُح تُہۍ ؤنِو سا تِم مین چیٚلینٛج وَنو أسۍ تۅہہِ چیٚلینٛج اِن دَ سیٚنس کہِ مَطلَب کانٛہہ چھُ کٲنٛسہِ وَنان مَطلَب سُہ ہاوُن ہیٚو بہٕ دِمے ژےٚ چیٚلینٛج اَگَر ژٕ امہِ برٛونٛٹھ گوٚوُکھ بیٚیہِ چھُ وَنان تُہۍ ؤنو سا تِم موقعہٕ یِم ہَسا وُنکیٚس وُچھان چھِ اکھ زٔنۍ بَڈگام ڈِسٹرٛکَس مَنٛز تعلیٖم تھرٛوٗ بےٚ روزگٲری مُتعلق بیٚیہِ ہَسا چھِ سَمٲجی أسۍ چھِ وَنان أمس کیٛاہ یہِ چھُ بیٚیہِ ہَسا چھِ أسۍ وَنان سۅ ذات پات تھرٛوٗ بَرابری ایٖکویلِٹی ڈِسکرٛمنیشَن اچھوٗت گَژھُن ٲسۍ سَمجُن یہِ چھُ ڈِسکرمنیٹ کَرُن اِن دَ سیٚنس بہٕ وَنہٕ بہٕ چھَس امہِ سٕنٛدِ کھۄتہٕ اصٕل یا ہُہ چھُ کرٛہُن بہٕ چھَس سفیٖد بیٚیہِ ہَسا ایٚمپاوَرمینٛٹ بیٚیہِ ہَسا چھُ وَنان یہِ أکِس زَنانہِ ہُنٛد فٲیِدٕ بیٚیہِ ہَسا زَنیٚن ہٕنٛدِ خٲطرٕ تِم سِکیٖم بیٚیہِ ہَسا تِم موقعہٕ بیٚیہِ ہَسا سیٚکچُوَل ہَرٛاسمینٛٹ اَگَر أسۍ أتھی اکھ ایٚگزامپل نِمو وُمین سیٚکچُوَل ہَراسمینٛٹ وُمین ایٚٹ ؤرک پُلیس تِم تہِ ہَسا چھِ کانٛہہ موقعہٕ گَژھان ییٚلہِ ہَسا کانٛہہ مرٕد بہٕ مانَن کانٛہہ ہَسبنٛڈے چھُ پَننہِ زَنانہِ أکِس پَبلِک پُلیس پیٚٹھٕ تیُتھ مَطلَب سُہ فِزِکلی ٹارچَر کَران یا ہرٛاس کَران ہَرٛاس اِن دَ سیٚنس سُہ مَطلَب وَتہِ پیٚٚٹھٕے تیُتھ روب کَران ہے ژٕ چھَکھ غَلَط یا ہُہ یا مَطلَب کُنہِ تہِ جایہِ ٲسِن کَران چھِ أمۍ سٕنٛز رایِٹ یہِ برٛیٖچ یہِ ہَسا چھُ أمۍ سٕنٛدیَن رایٹَن واتناوان نۅقصان یا اَگَر أسۍ وَنو وُمین ویٚلفیر بَڈگامہِ ڈِسٹرکَس مَنٛز اَگَر ہَسا بَڈگام ڈِسٹرکَس مَنٛز کتھ کَرو وُنکیٚن ہَسا چھِ زَنانہٕ ایٚز کَمپِیٛٲڈ ٹُو یِتھٕ پٲٹھۍ وَنان چھِ أکِس زَنہِ زَنہِ چھِ واریاہ رایٹٕس ایٚز کَمپِیٲڑ ٹُو میٚن یہِ نَسا چھُنہٕ سورُے آسان پَتہٕ صحی کِہیٖنٛۍ کِتھٕ پٲٹھۍ ہَسا چھِس بَرابَر رایٹِس ایٚز کَمپِیٲڑ ٹُو میٚن ہَر جایہِ اَگَر أسۍ وُچھو اَصلیٚن اَصلیٚن پوسٹَن پیٚٹھ یا زیاد ایٚمپلاے چھِ وُنکیٚس وُنکیٚس کِس دورَس مَنٛز مَردٕے آسان ڈِسٹرک بَڈگامِچ اَگَر أسۍ کتھ کَرو وُنکیٚس ہَسا چھَنہِ کانٛہہ تہِ زٔنۍ یا کانٛہہ تہِ کوٗر یۅس ہَسا ییٚژھِ سۄ ڈِپیٚنٛڈنسی یۅس ہَسا وَنہِ کہِ بہٕ چھَس ڈِپیڈنڈنٹہٕ پَنٕنِس ییٚمِس پیٚٹھ سُہ نَسا چھُ نہٕ وُنکیٚس کِہیٖنٛۍ گَژھان اَگَر ہَسا أسۍ پَننی یہِ کتھ نِمو پَننُے وُچھو أسۍ ہَسا اَسہِ ہَسا چھُ پوٚرمُت لیٚوٗکھمُت لیکِن أسۍ تہِ نہٕ أسۍ تہِ نَسا چھِ نہٕ یَژھان کہِ أسۍ گَژھو ڈِپیٚنڈ روزُن وۅنۍ اَگَر أزۍکِس زَمانَس مَنٛز کَران چھِ وُنکیٚس چھِ تِکیٛازِ وُنکیٚس اَگَر أسۍ وُچھو وُِنکیٚس چھُ کَمپِٹشَنُک دور وُنکیٚس چھِ گَژھان أکِس زَنہِ یا أکِس کورِ گژھان چھِ پرٛابلِم یِمَن روزگار موقَعن مَنٛز چھِ گژھان پرٛابلم بیٚیہِ ہَسا اَگَر أسۍ وُنکیٚن سَماجُک سٹیٹَس وُچھو سَماجُک سٹیٹَس اِن دَ سیٚنس از ہَسا چھ مَطلَب از چھِ اِنسان یِوان پَرٛزٕناونہٕ گٲڑۍ چھَسا گَرِ بٔنٛگلہٕ چھُسا گَرِ روزگار چھُسا گَرِ یِم چیٖز نَسا گَژھِ نہٕ یِم چیٖز ہَسا گَژھِ سون سَماج ٹوٹلی کَرُن نیٚگلیٚکٹ ٹوٹَلی ایٚوایِڈ کَرُن تِکیٛاز یہِ ہَسا چھُنہٕ سُہ اصٕل گرٛاوُنٛڈ سُہ اصٕل موقعہٕ یتھ پیٚٹھ أسۍ ہیٚکو ؤنِتھ کہِ کیٛاہ چھِ اتھ وَنان یہِ ہَسا چھُ سون یہِ چھُ سون ٹھیٖک ٹھاک روزگار بیٚیہِ اَگَر ہَسا أسۍ وَنو ایٚجوکیشَن ایٚجکیشنَس مَنٛز ایٚجکیشنَس مَنٛز ہَسا وُنکیٚس چھِ لَگان کوریٚن لٔڑکَن کَمپٹشَن مَگَر تَتھ کَمپِٹشَنَس مَنٛز ہَسا چھُ گژھان وُنکیٚس اَگَر أسۍ وُچھو کوٗرٕے ہَسا چھِ برٛونٛٹھ برٛونٛٹھ گَژھان ایٚز کِمپِیٲڑ ٹُو لٔڑکہٕ پَتہٕ ہَسا چھُ مَطلَب روزگار بَنُن اتھ امہِ خٲطرٕ ہَسا گَژھِ اِنسان واریاہ زیادٕ ہاڑ ؤرک گَژھُن اِکویلٹی ہَسا چھُ اَسہِ پَنُن اِنڈین کانسٹیٚوشَن تہِ دِوان رایٹ ٹُو اِیکویٚلٹی بَرابری کٔرِو سا ہَر کُنہِ یتھ مَنٛز ڈِسکرٛمنیٹ مَسا کٔرِو کِہیٖنٛۍ نہٕ أمِس زَنہِ نَسا گَژھِ نہٕ کٕہٕنۍ تہِ مَطلَب کٕہٕنۍ تہِ یہِ یِن سَختی یہِ ہَسا چھُ اَسہِ پَنُن اِسلام تہِ وَنان پَنُن اِنڈیَن کانسٹیٚوشَن تہِ وَنان مَگَر أزِکۍ زیاد تَر مرٕد نَسا چھِنہٕ یہِ سونٛچان کِہیٖنٛۍ تہِ تِم ہَسا چھِ کَران واریاہو زیادٕ طریقو أمِس زَنہِ سۭتۍ ہَراسمینٹ یا باقٕے چیٖز